اَسَلامُ عَلیکُم سُہ چھُ مےٚ واریاہ فُڈ فیورِٹ یَکھٕنۍ چھ کَباب چھ گۄشتاب چھِ رِستہٕ چھِ مؠتھ چھِ بٕہ چھُس سالَس گَسان کُن تِہ بٕہ چھُس آسان تَتہِ ہۄتھ پرارُن گۄدنیتھ چھ تراوان تَتہِ میٚتھ بَتس پٮ۪ٹھ بٕہ چھُس آسان کانٛہہ ہۄتھ پراران یَکھنہِ یکھٕنۍ کر یی مےٚ چھُ سُہ واریاہ فیورِٹ فُڈ کیازکہِ مےٚ چھُ تَتھ مزٕ لگان واریاہ کھؠنَس سُہ چھُ واریاہ اَصل یَکھٕنۍ کَباب چھُ اَصِلۍ مؠتھ چھُ اَصل سورُے کیٚنٛہہ ٹَماٹر چھُ اَتھ منز سورُے کیٚنٛہہ چھُ شاہد سُہ تہِ چھُ مےٚ سۭتۍ کھؠوان سال عامِر سُہ تہِ کھؠوان مےٚ سۭتۍ سال واریاہ مَزٕ چھُ یِوان اَسہِ یکھٕنۍ کھؠنَس کَباب کھؠنَس رِستہٕ کھؠنَس گۄشتاب کھؠنَس نَدٕرۍ کھؠنَس ہَر کیٚنٛہہ چیٖز کھؠنَس اَسہِ چھُ واریاہ مَزٕ لَگان یکھٕنۍ کھؠنَس بہٕ چھُس ہَر کُنِہ جایہِ گَسان سالس بہٕ چھُس آسان تَتِہ یَکھنہِ پراران بہٕ دپان یَکھٕنۍ کَر تراوان مےٚ چھُ پَسَنٛد مےٚ چھُ آب یِوان ٲس کِن کوٗتاہ مَزٕ لَگہِ مےٚ کھؠنس سُہ مےٚ چھُ سُہ واریاہ پَسند واریاہ فیورِٹ فیورِٹ فُڈ چھُ مےٚ سُے کیازکہِ مےٚ چھُ تمہِ سۭتۍ دِلس سکوٗن مِلان یَکھٕنۍ کھؠنہٕ سۭتۍ تَتھ چھُ مَزٕ واریاہ آسان تَتھ چھُ کٔہَر مَزٕ آسان ہَر کُنِہ وؠرایٹی چھُ مَزٕ آسان تَتھ یَکھنہِ کَباب گۄشتاب